مےٚ اوٚن ایکٕسپیٖریَنٕس بہٕ اگر بہٕ وَنو تۄہہِ مطلب مےٚ اوس مےٚ اوٚن مطلب اَکھ اوس بیگ تہٕ تَتھ ٲس سنیپ ڈیٖلَس پٮ۪ٹھ شاید تَتھ منٛز اوس اَکھ یہِ آمُت مطلب اَکھ بیگ اوس سُہ تَتھ ٲس گٔمٕژ یہِ یہا تَتھ اوس گوٚمُت کَم اوس تَتھ پرٛایِز تہِ وۄنۍ مطلب سُہ اوس کَہَن شیتَن تہِ تَتھ اوس وۄنۍ گوٚمُت کَم سُہ اوس لگ بگ گٲنٹٕچ ٲسۍ سۄ کُل مطلب سُۄ اس ڈاَن ہَتَن مےٚ دوٚپ یہِ کیٛاہ آسہِ مطلب اگر یہِ ڈاین ہَتَن کیٛاہ آسہِ بیگ مطلب یہِ شولڈَر بیگ لیڈیٖز شولڈَر بیگ تہِ مےٚ دوٚپ مطلب کیٛاہ پَتہ کیٛاہ آسہِ تہِ وۄنۍ دوٚپ مےٚ ڈاے ہَتھ چھَنہٕ تیٖژاہ کَتھ کیاہ تہِ چلو رِسٕک نِمو وۄنۍ یہِ چھَنہٕ تیٖژاہ رِسٕک تہِ کینٛہہ مطلب ساس رۄپیہ گوٚو وَنۍ توتہِ زیادٕ وۄنۍ اگر ڈاے ہتھ چھُ سُہ چھُ توہہِ ٹھیٖکھ تہِ تَتھ منٛز ہیکو نِتھ رِسک أسہِ ڈایَن ہَتَن منٛز وۄَنۍ چھَس بہٕ وَنان مطلب ممی ووٚن مےٚ یہِ کیٛاہ چھُ ڈاین ہَتَن کُس زچہِ بیگ آسہِ دوٚپمَس اَتھے اوس کَہَن شٚین لیٚکھِتھ تہِ یہِ چھا وَنہِ گٲنٛٹچی لگ بگ مطلب آفَر آمُت اتھ تہٕ ڈاین ہَتَن چھُ و ٕنکیٚنَس گژھان ییٚتہِ اگر ژٕ مےٚ مطلب اگر وَنے وٕچھو کیٛاہ آسہِ وۄنۍ ییٚلہِ یہِ ووت تہِ اَتہِ وُچھ مےٚ مطلب بیگ مطلب سٹایلِش واریاہ بیگ تَتھ چھِ سۄ یہِ مطلب سُہ تار ٹایپ سۄ مطلب سُہ اَصٕل تَتھ یہِ رَز اَصٕل سۄ واریاہ چین مطلب کُلُف تہِ اَصٕل گَژھان مطلب چین وغیرہ تہِ اَصٕل مجھے بہت پَسنٛد آیا وہ آونسٹلی مطلب مےٚ کوٚرُن سُہ واریاہ خۄش زیادٕ تہٕ مےٚ مطلب سُہ چھُ واریاہ ؤرتھ چھُ سُہ لگ بگ ڈایَن ہَتن کیاہ سُہ چھُ تَمہِ کھۄتہٕ زیادٕ باسان سَتَن ہَتَن ہُنٛد لگ بگ مَگر سُہ باسیو مےٚواریاہ اصل مطلب بہٕ ہیٚکہٕ سُہ ؤنِتھ کہِ مطلب مےٚ ٲسۍ ونان مطلب پِتر بیٚنہِ ژٕ کیٚاہ اتھ ڈاین ہتن کیٛاہ آسی پَتہٕ ییٚلہِ اَکہِ وِز ووٚن مےٚ تٔمِس أکٛیاہ یہِ مےٚ دپے پَتہٕ بہٕ کَرٕ رِٹرٕن وۄن اگر مےٚ یہِ وَنان چھِ تہِ دوٚپ پَتہٕ ووٚنہٕ مےٚ کمہِ تان ووٚن گَر کہ ژٕ یہِ چھُ نہٕ اَصٕل کینٛہہ تہِ کَرُکھ رِٹرن دوٚپ بہٕ وٕچھ اَکہِ دۄہ کیُتھ باسہِ مطلب آفِس تہِ مےٚ نیوٗ تہِ مےٚ باسیو واریاہ اَصٕل تَتھ منٛز اوس لَنچ بۄٕکٕس بیٚیہِ اوس واریاہ سِٹایلِش چھُ سُہ واریاہ زیادٕ تَتھ درٛاو لگ بگ ؤری درٛاو تَتھ پَتہٕ ژھیوٚن مگر مطلب ڈاین ہَتَن کیٛاہ چھُ مِلان تہِ مگر تَتھ گوٚو وَنۍ شاید بٔرڑن زیادٕ مگر میٛانہِ حِساب اوس اَصٕل واریاہ اَصٕل اوس مطلب سُہ وَنو بہٕ گۄڈنیُک پروڈَکٹ اوس مےٚ سُے بہٕ باقٕے تہِ ٲسۍ تہِ مگر تَتھ منٛز چھِ تھوڑا نیگیٹِو تہِ مطلب ایٚکسپیٖریَنس واریاہ مگر یہِ یہِ اوس گۄڈنیُک یَتھ منٛز اَصٕل ایٚکسپیٖریَنٕس روٗد مےٚ اَتھ بیگَس منٛز باقٕے چھِ کریٖمہٕ وم مطلب تَتھ منٛز اوس واریاہ نیگیٹو مطلب سُہ ہیٚکہٕ یَتھ یَتھ چھُ وَنۍ سوال کہِ پازِٹِو ایٚکسپرینس ؤنِو تہِ مطلب گۄڈٕنیُک پروڈَکٹ اوس یِہوے بیگ تہِ مطلب باقے چھِ کریٖمٕے تَتھ منٛز چھُ نگیٹِو واریاہ مَگر سُہ چھُ نہٕ سوالٕے تہِ بہٕ وَنہا سُہ تہِ مگر جَواب کَتھ چھُ وَنۍ ضوٚرَتھ سُہ تَتھ سوال تہِ چھُنہٕ سُہ کِہیٖنۍ تہِ نہٕ غرض یہِ کہِ شُکریہ